اگر أسۍ ٹوٗرمِزٕچ کَتھ کَرو ٹوٗرِزٕم چھِ دۄہ کھۄتہٕ دۄہ اِنکرٛیٖز گَژھان سٲنِس کَشمیٖرَس مَنٛز نہ کہِ ڈِکرٛیٖز یہِ چھُ دۄہ کھۄ دۄہ بَڑان سٲنِس کَشمیٖرَس منٛز دۄہ کھۄ دۄہ چھِ زیادٕ کھۄتہٕ زیادٕ ٹیوٗرِرِزٕم یِوان ٹوٗرِزٕم یِوان وِزِٹ کَران کَشمیٖر تیٖتیاہ چھِنہٕ پَنٕنۍ کَشمیٖری گَژھان یوٗتاہ مطلب کہِ یِم چھِ ٹوٗرِزٕم یِوان کَشمیٖر وِزِٹ کَران ڈِکرٛیٖزِ چھُنہٕ یہِ گژھان یہِ چھِ دۄہ کھۄ دۄہ اِنکِرٛیٖز کَران أمۍ چھِ اَسہِ اِفٮ۪کٹ کوٚرمُت یِتھ کٔنۍ کہِ اوٚتام ٲسۍ گژھان أسۍ یِتھَے کٔنۍ مگر وۄنۍ چھِ تھوڑا پٮ۪وان کھوژُن ٹوٗرِزم چھِ تہٕ امہِ سۭتۍ چھِ یِم تھوڑا بہت کیٛاہ چھُ گژھان تھوڑا اٮ۪فٮ۪کٹ پیوٚو نہٕ اَمہِ سۭتۍ کِہیٖنۍ اَصٕل اِفٮ۪کٹ کیٛازِکہِ پونٛسہٕ چھِ زیادٕ کھۄتہٕ زیادٕ زینان باقٕے اِفٮ۪کٹ پیوٚو نہٕ اَمہِ سۭتۍ بُرٕ اِفٮ۪کٹ پیوٚو نہٕ اَمہِ سۭتۍ کِہیٖنۍ اَصٕل اِفٮ۪کٹ پیوٚو اَمہِ سۭتۍ